وعلیکُم سَلام اَہَن حظ ٹھیٖک تُہۍ چھِو ٹھیٖک آ اَصٕل پٲٹھۍ تۄہہِ کیٚمِس کوٚروٕ فون اَہَن حظ آ آ بِلکُل دَوا میلہِ تۄہہِ کُس یہِ کوٚت چھُ دوا سوزُن اَچھا اَچھا تۄہہِ اَمہِ برٛونٛٹھ اوسوا تۄہہِ دوا وَوا کوٚرمُت اَدٕ یہِ وۅنۍ چھا حظ مٮ۪نکوزِپ چھُ اَکھ دوا سُہ چھیٚکۍزِہوس سوٗپر سِٹار تہِ چھُ سُہ کَریوہس سوٗپر سِٹار تُہۍ وُچھِو یہِ چھُ یہِ چھُنہٕ مان ژٕ یوٗتاہ تۄہہِ ضروٗرت چھُناہ تَمے حِساب ہتھ گرام چھُ آسان رَلاوُن دَہن ٹیٖنَن مَنٛز اتھ میلوٕ تۄہہ اَصٕل پٲٹھۍ ڈِسکاوُنٛٹ وِسکاوُنٛٹ تُہۍ ییٚلہِ یور یِیِو تہٕ اَدٕ نہَ یہِ چھِ یہِ سِکیبٕے گَژھان آ بِظٲتی روٗد پٮ۪و نا زیادٕ یِہُس اَمہِ سۭتی ؤژھ یہِ سِکیپ وکیپ اَدٕ کیٚنٛہہ چھُنہٕ پَرواے بہٕ ییٚلہِ مےٚ ٹایم میلہِ تہٕ اَدٕ بہٕ یِمہٕ تہٕ بہٕ کَرٕ تَمے ساتہٕ وُچھٕ بہٕ اتھ کُس دوا لَگہِ بہتریٖن تہٕ پَتہٕ سُے دوا چھیٚکۍہوٗس پَتہٕ تہٕ اَتھ چھِ وَقتَس پٮ۪ٹھ اَتھ پٮ۪ن دوا پیٚیہِ اَتھ تہٕ یہِ پھٔہلہِ نہٕ پَتہٕ کِہیٖنٛۍ یہِ گَژھِ أتی ختٕم یہِ چھُ روٗدٕ سۭتی بِظٲتی روٗدٕ سۭتی گَژھان حظ یِہُس پٮ۪و زیادٕ روٗد اَمے سۭتۍ گوٚو یہِ خراب پن وَن اتھ سِکیپ وکیپ ؤژھ اتھ چلو کیٚنٛہہ چھُنہٕ پرواے بہٕ یِمَس بہٕ یِمہٕ پانے اور مےٚ میلہِ ٹایِم تہٕ سُہ کیٛاہ چھُنہٕ پرواے چلو چلو چھُ چلو ٹھیٖک چھُ اَدٕ سا سلام علیکُم